یوٚتام شہری سرینگرُک تعلق چھُ شہرِ سرینگر اوس نہٕ زیادٕ پھٔہلِتھ کینٛہہ شہر یُس زَن اوس یہِ اوس اَتھ ٲس محدوٗد کینٛہہ لِمِٹیشَنٕز ٲس اَتھ مطلب گُزر ٲسۍ اَسہِ ٲسۍ ییٚتہِ ژور پانٛژھ گُزر کُل اَکھ گُزر اوس چھَژٕبَل تہٕ چھَژٕبَل بیٛاکھ اوس سوٚورِ بیٚیہِ اوس بَٹہٕ وارِ تہٕ گُزر چھِ دَپان یُس زَن شہرٕ نیٚبَر شہرٕچ اٮ۪نٛڈ یُس زَن چھُ شہرَس ییٚتِنَس اٮ۪نٛڈ اوس گژھان مٕنِسپٕلٹی لِمِٹِس یَتھ وَنان چھِ أسۍ تہٕ توٚتنَس تام اوس آسان شہر تَمہِ تَمہِ نیٚبَر تَمہِ نیٚبَر اوس پَتہٕ یِوان گامَس سۭتۍ مُجراہ تہٕ یُس زَن ییٚتہِ زیادٕ ٲسۍ نہٕ ییٚتہِ پٔرۍمٕتۍ لیکھمٕتۍ ٲسۍ نہٕ ییٚتہِ زیادٕ آسان کینٛہہ زیادٕ اوس کٔشیٖرِ منٛز ٲسۍ لُکھ یِم چھِ یِم ٲسۍ زیادٕ دَستٕکٲری سۭتۍ وابَسطہٕ یَتھ منٛز زَن اکثر بیشتر ٲسۍ گَرنٕے منٛز کامہِ کٲم لُکھ کَران یَتھ منٛز نَمدٕ ٲسۍ بَناوان یا ٲسۍ وووُرۍ کٲم بیٚیہِ اوس آسان قٲلیٖن بٲفی ٲسۍ آسان سوزٕنۍ کٲم ٲس آسان بیٚیہِ ٲسۍ آسان پَشمیٖن کٲم کھَنٛڈٕواو کٲم یِم ٲس یِم کینٛہہ کٲم کٲمہٕ کامہِ آسہٕ یِم زَن لُکھ ٲسۍ کَران تہٕ باقٕے یِم زَن نوکری ٲسۍ کَران نوکری ٲسۍ ییٚتہِ نوکری ٲسۍ نہٕ ییٚتہِ ٲسۍ زیادٕ لُکھ کَران کینٛہہ نوکری ٲسۍ کَنفاین صرف تِمنٕے لُکَن نِش یِم زَن ییٚتِچ سرمایہ دار ٲسۍ یُس یُس یِم ٲسۍ بیٚیہِ مہراجہ سۭتۍ رَسٲیی آسہِ ہا تِمَے ٲسۍ کَران نوکری بیٚیہِ ٲسۍ پٔنڈِت ییٚتہِ کَران